السلام عليكم ورحمة الله وبركاته یِم ہسا یِم پرٲنۍ ٲسۍ آسان یِم پرٲنۍ بٲتھ تِمن ہس منٛز اوس آسان میوٗزک کم بیٚیہِ اوس آسان تِمن منٛز شور کم تِم ٲسۍ آسان نرم تہٕ آرام سان تِم ٲسۍ تِم ونان تِم ٲسۍ سیوٚد لگان أنٛدٕرۍ دِلس سۭتۍ کران ٹچ تِم ٲسۍ آسان نرم مزاجس منٛز بیٚیہِ ٲسۍ تِم آسان آرام سان میوٗزک تہِ اوس نہٕ آسان تِم زیادٕ کینٛہہ مگر یِم وۄنۍ أزِکۍ نٔے سانٛگ چھِ یِمن چھُ آسان آٹو ٹیوٗن زیادٕ میوٗزک تِمن چھُ یِمن چھُ آسان شور زیادٕ میوٗزک تہِ آسان زیادٕ بیٚیہِ چھِ آسان یِم تیز یِم یِمن منٛز چھُنہٕ یِوان تیوٗتاہ مزٕ کینٛہہ یوٗتاہ پرانٮ۪ن منٛز اوس یِوان پرانٮ۪ن منٛز اوس یِوان الگٕے مزٕ تِم ٲسۍ آسان آرام سان بیٚیہِ ٲسۍ آسان نرم مگر یِم از چھِ یِم نٔوۍ یِمن منٛز چھِ آسان میوٗزک زیادٕ بیٚیہِ چھُنہٕ آسان یِمن مزٕ تیوٗتاہ یوٗتاہ پرانٮ۪ن منٛز اوس آسان پرانٮ۪و سۭتۍ اوس سکوٗن یِوان منٛر یِمو سۭتۍ چھُنہٕ سکوٗن یِوان کینٛہہ آز تہِ چھِ أسۍ بوزان تِمٕے پرٲنۍ بٲتۍ یِم نٔوۍ چھٕ بوزان واریاہ کم